سُیمِنٛگ ٲسۍ أسۍ لکچارَس منٛز ہیٚچھمٕژ ییٚمۍ أسۍ سُوِمِنٛگ ہیٚچھنٲے تٔمِس ٲسۍ ونان ارشِد احمد نجار تمہِ پتہٕ لوگ اَسہِ وارٕ وارٕ وارٕ وارٕ کِرکٹ گِنٛدُن کِرکٹ ٲسۍ أسۍ بنگلہ ہاتس منٛز گنٛدان تہٕ ٹریکنگ خٲطرٕ گٔے أسۍ زٕ ؤری برونٛٹھ أکِس جایہِ تتھ چھِ ونان کۄلہے گلیشر کۄلہے گلیشرس پؠٹھ کھٔتۍ أسۍ تمہِ پتہٕ ییٚلہِ أسۍ تورٕ آیہِ گٔیے أسۍ لیکس أکِس پؠٹھ تتھ چھِ ونان تارسر لیک تارسر لیکس پؠٹھ بِٹھۍ أسۍ راتس تمہِ رتہٕ باد گٔیے أسۍ کھٔتۍ أسۍ بیٚیہِ دۄہ صبحٲے أکِس بالس ییٚلہِ بالس کھٔتۍ تَمیُک ہُمہِ سایڈٕ چھُ بیاکھ لیک یِوان سُہ چھُ گاندربلس نزدیٖکٕے یِوان تتھ چھِ ونان مارسر لیک وَننہٕ چھِ یِوان یُس یہِ مارسر لیک چھُ اتھ منٛز ہسا چھُ برٛونٛٹھ اکھ تیٖر وول أکِس شرتس پؠٹھ ووٚتھمُت ییٚلہِ ہسا چھُ رٕووت نیصبس پؠٹھ تٔمۍ ہسا کوٚر پار اَمہِ نؠصٕب لیکُک تہٕ وۄنۍ ترِہا سُہ بیٚیہِ واپس ییٚلہِ سُہ تورٕ لوٚگ بیٚیہِ واپس یِنہِ تہٕ سُہ ہسا کوٚر أمۍ ناگن ہسا کوٚر سُہ گرکہِ آب تہٕ آفٹر پانٛژھ مِنٹ باد ہسا بنے أمِس ژٕنہِ مونٛگُر أمِس اِنسانس تہٕ اس لیے چھُ یہِ مارسر لیک ہسا چھُ یِوان وننہٕ یہِ ہسا چھُ اکھ یہِ ہسا چھُ مارٕ کران یہِ لیک اتھ ہسا چھُ بَڑٕ کھوژُن یِوان اتھ لیکس منٛز امیُک آب ہسا چھُ واریاہ صاف تہٕ واریاہ کم آب چھُ امیُک نؠبر نیران بنِسبَتہِ مار تارسر لیک کھۄتہٕ